اَسہِ حظ کٔر پلان اَسہِ حظ اوس ٹٕریٚکِنگ گژھُن أسۍ حظ گٔے یار زِ پونٛسہٕ کَڑا کٔر حظ پونسہٕ جمع اَصٕل پٲٹھۍ کٔر پونسہٕ جمع کالچَن کٔر پٕلانِنٛگ جوٗس تُل ڈِو تُج تُل کۄکر تُلۍ سورُے تُرٛواہ کِلوٗ کۄکَر حظ تُلۍ اَسہِ دٔہ کِلوٗ ماز حظ تُل اَسہِ ییٚلہِ أسۍ صُبحَن درٛاے اَسہِ ہَسا اوس بِیَاکھ یار تٔمِس نَسا سُنٛد تٔمۍ نَسا اوس ایٚفٲڈ کٔرِتھ ساس رۄپیہِ کینٛہہ سُہ تہِ ہَسا نیوٗ اَسہِ پَتہٕ مگر اَسہِ اوس تھوڑا پتہٕ پانہٕ ؤنۍ دوٚپ بیٚیہِ باقٕے یار تہِ اَتھ اَسہِ اوس اِشفاق صٲب اکھ تٔمۍ حظ تٔمۍ نَسا مون سُہ ایٚفٲڈ کَرُن کینٛہہ بہٕ نَسا ہیٚکَن یہِ پانَس سۭتۍ نِتھ کینٛہہ اَسہِ حظ کٔر بہٕ باقٕیَو یارو کوٚر تٔمِس خٲطرٕ تہِ فَنٛڈ نیوٗ حظ سُہ تہِ اِشفاق صٲبَن ہَسا ووٚن اَسہِ ٹؠنٛٹ یَتھ ہَسا زٕدۍ ٲسۍ تٔمۍ ہَسا اوٚن سُہ ماتامال مےٚ چھُ ٹؠنٛٹ تَتھ ٲسۍ زٕدۍ ییٚلہِ سُہ اَسہِ پَتہٕ پہَلگامَس یا آڈوٕ لوگ پؠٹھ بالَس أکِس پؠٹھ تٔمۍ ہَسا لوگ سُہ تَتھ منٛز ییٚلہِ اَسہِ سُہ اَصٕل پٲٹھۍ فِکٕس وِکٕس کوٚر ڈَنٛڈٕ ٲنۍ تَبرِیٚو سۭتۍ کِتھ پٲٹھۍ فِکٕس تہٕ کیاہ کوٚر سُہ کوٚر اَسہِ پَتہٕ حظ ییٚلہِ أسۍ اَندَر ژا ییٚلہِ کالچؠن دَہ بَجے تَتھ حظ لوگُن روٗد پَتہٕ حظ کٔر أسۍ کٲم پَتہٕ ہَسا یہِ مارکیٹَس منٛز واپَس تَتہِ ہسا اوس یہِ پَننی رِشتہٕ دٲری ہَسا تِمو ہَسا دیُت اَسہِ تِرٛپال بیٚیہِ حظ کوٚر تہٕ لوکَل اَیٚرِیاہَن تہِ واریاہ مَدَتھ آسہِ پَتہٕ ٹؠنٛٹ لگانَس منٛز مگر یُس یہِ اِشفاق صٲب اوس تٔمۍ حظ گٔے ییٚلہِ زٕ دۄہ زِ حظ گٔے اَسہِ اوس دۄیہِ دۄہ پٕلان گرٕ وَسُن اَسہِ نہ حظ ہیٚوکھ پَتہٕ گَرٕ ؤسِتھ کیٚنٛہہ تِکیازِ أسۍ ٲسۍ شےٚ نَفر ترٛےٚ نَفَر ؤتھِ ہَسا أسۍ گرٕ اِشفاق صٲبُن دوٚپ دوٚپُن ہے بہٕ بِٮ۪ہَمہٕ ییٚتۍ بہٕ ہؠکہٕ نہٕ تۄہہِ ستۭۍ ؤسِتھ سُہ ہَسا چھُ تورٕ کٕرَیک مایِنٛڈ نَفر سُہ ہَسا چھُ کَتھ پؠٹھ لاَگن لڑٲے سُہ نسا چھُ ٹریکِنٛگ خٲطرٕ باسہِ باسِیَو مےٚ سُہ ٹریکِنٛگ خٲطرٕ ٹھیٖک تیُتھ نَفر کینٛہہ تِکیازِ سُہ چھُ تھوڑا مینٹَل نَفر بیٚیہِ ہَسا چھِ واریاہ رٕژٕ جایہِ چھِ یورٕ بیٚیہِ باسِیَو مےٚ پَننہِ وَنہِ پَننہِ ایج منٛز وٕنٛکِیٚن چھُس بہٕ شیٚیہِ ترٛہ وُہَر اَصلی ہَسا گژھِ پراپَر پٕلانِنٛگ آسُن برابر کٔژ نفر گژھن کٕژَن دۄہَن گژھن برابر گژھِ آسُن کھؠن چؠن تہِ سۭتۍ کیاہ گژھِ آسُن کیاہ گژھِ کیاہ نہٕ گژھِ کیٛاہ نہٕ گژھِ آسُن ٹینٛٹ تہِ ہَسا گژھِ آسُن اَصٕل پٲٹھۍ واریاہ رُت یَتھ یَتھ نَسا روٗد اَسہِ کینٛہہ ہِندُستانَس منٛز ہَسا چھِ واریاہ ٹریکِنٛگ جایہِ یِمَن جایَن اَسہِ گژھُن پَزِ لداخ چھُ سۄنٕمَرٕگ چھُ گُلمَرٕگ چھُ شُملا چھُ پنٛجاب چھُ بَس باقٕے شُکریہ